مےٚ ہسا چھُ نہِ اَز تامتھ کانٛہہ تہٕ گٮ۪وَن وول کانٛہہ تہٕ سِنگَر لایِو وٕچھمتَن کیازکہ أسۍ ہَسا چھِ تَتھ سِٹیٹَس منٛز روزان ییٚتہِ ہَسا چھِ نہِ یِمہ چیٖز گَژھُن کینٛہہ تہِ مےٚ ہَسا چھُ نہٕ کٲنٛسی ہُنٛد آز تاینَتھ لایِو وٕچھمُت بٔلکہِ چھِ ریڈِیو یا موبایِل چھِ آز اِمو ذریعہِ چھِ اَز بوزان بٲتھ آسَن یا رِکاڈ آسان نَتہِ ہسا چھِ ییٚتہِ کھاندرَن منٛز چھِ اَکثَر گٮ۪وَن وٲلۍ اَنان کانٛہہ تہٕ گَرٕ وول مگر بہٕ ہسا چھَس نہٕ کُنی جایہِ گٔمٕژ یہِ گٮ۪وُن وِچھنہِ گٮ۪وُن بوزنہِ خٲلی چھِ أسۍ ریڈِیو موبایلے پیٹھ یِم چیٖز وٕچھان جیسے أسۍ حظ چھِ موبایلِ پیَٹھِ بوزان رٔشیٖد حٲفِظ چھُ گُلزار گَنے چھُ مَنظور اَحمَد شاہ چھُ یا واریاہ یِمَن زَن واریاہ اصٕل آواز چھِ واریاہ خۄش چھ کَران یِمَن بوزُن یہِ تہٕ مگر اَسہِ ہَسا چھُنہٕ کُنی جایہِ لایِو وٕچھمُت چاہے کھاندَر آسہِ یا چاہے کانٛہہ چیٖز آسہِ یِم ہَسا چھِ یِم تہِ ییٚتیکۍ گٮ۪وَن وٲلۍ چھِ یِم ہَسا چھِ بَڈٮ۪ن بَڈٮ۪ن شووَن منٛز حِصہِ نِوان مگر أسۍ ہَسا چھِنہٕ یِمَن جایَن تہِ یِمَن جایَن زٕہٕنۍ تہِ گٔمٕتۍ چاہے پرسنَلی یا گَرٕ چھُنہٕ سہُ ماحول اَسہِ کینٛہہ کہ أسۍ گَژھو کُنہِ جایہِ یِم چیٖز وِچھنہِ یِم چیٖز بوزنہِ تہٕ اِسلیے ہَسا چھِ أسۍ گَری یِم چیٖز یا ٹی وی چھُ یِمَن پیٹھ چھِ ہیٚکان أسۍ وٕچھِتھ یہِ بوٗزِتھ بٲتھ یِہِنٛد یا کانٛہہ تہٕ زِکاڈ آسہِ ہِندی رِکاڈ آسہِ یا کٲشُر میِوزِک آسہِ أسۍ ہَسا چھِ یِم چیٖز أتی أمی پیٹھ بوزان نوٚو نوٚو یُس یہِ نٔو جنریشَن چھِ یہِ ہسا چھِ وٮ۪ژھان یِم چیٖز گَژھن ییٚتہِ گَژھٕنۍ کیازکہ یِم ہَسا دۄہ کھۄتہٕ دۄہ ہَسا چھِ یَتھ ماحول بَدلان کہ یِم چھِ یِم أزٕکۍ بَچہٕ چھِ یِم چھِ وَنان دَپان نَہ اَسہِ ہَسا گَژھَن یَم چیٖز آسِن کُنہِ جایہِ بوزان چھِ فِلٲنۍ جایہِ چھُ یہِ کانٛہہ کَنسٲٹ چھُ یا کُنہِ جایہِ چھُ لایِو یی کانٛہہ یا یا فِلمی سِٹار چھِ یِوان یور تِمَن چھِ گَژھان یہِ وٕچھنہِ واریاہ شوق سان چھِ گَژھان وٕچھنہِ یِم یہِ مَگر کٔشیٖر ہَسا چھِ سۄ اَکھ جاے ییٚتہِ ہَسا یِم چیٖز یا گاندَربَل چھِ سۄ اَکھ جاے ییٚتہِ ہَسا یِم چیٖز واریاہ کم چھِ گَژھان اِسلیے ہَسا ہیٚکہِ نہٕ اَسہِ موقع میٖلِتھ کُنہِ جایہِ یِم چیٖز وٕچھنَس بوزنَس مگر وۄنۍ ہَسا چھِ بَچہِ أزِکۍ یِم ہَسا چھِ واریاہ خۄش گَژھان یِم چھِ وَنان نَسا أسۍ ہَسا وٕچھو کُنہِ جایہِ اگر کُنہِ جایہِ کانٛہہ پروگرام آسہِ یا کینٛہہ آسہِ یا کھاندرَنے منٛز آسَن کانٛہہ گٮ۪وَن وول یا کانٛہہ یا یِم پانے چھِ وۄتھان پَتہ ڈانِس کَرنہِ یا یِم پانے بٲتھ چھِ وَنان تہ یِمَن چھُ واریاہ خۄش یہِ أزکٮ۪ن شُرٮ۪ن گَژھان کہ یِم چھِ دَپان نہ اَسہ ہَسا چھِ أسۍ ہَسا أسۍ تہٕ ہَسا گٮ۪وہوأسۍ تہٕ ہَسا کَرہو ڈانس یِمَن چیٖزَن پیَٹھ کیا مگر أسۍ بہٕ ہسا پانہٕ چھَس نہٕ بہٕ کُنی جایہِ چھِنہٕ مےٚ یہِ لایِو وٕچھمُت یا لایِو بوٗزمُت خٲلی یوٚہے اَکھ یوٚہے اَکھ ذرۍیعہِ چھُ اَسہِ ییٚمہِ کِن أسۍ پنٕںۍ کَن خۄش چھِ کَران موبایِلَو سۭتۍ یا یِمو ریڈِیو سۭتۍ ریڈِیو چھِ وۄنۍ کَمے بوزان کیازکہ موبایِلَن نِیہِ تٔمِچ جاے اِسلیے چھِ أسۍ وۄنۍ موبایلے زیادٕ تَر بوزان یہِ رِکاڈٕ آسَن بوزٕنۍ یا یا یا یِم بٲتھ آسَن کٲشِر بٲتھ بوزٕنۍ دۄہ کھۄتہٕ دۄہ چھِ کٲشِر بٲتھ تہِ واریاہ اصِل یِوان واریاہ خۄش چھِ کَران تِم بوزٕنۍ کہ تِم چھِ یا أزکۍ بَچہِ تہِ چھِ واریاہ پرٮ۪فَر کَران یہِ کٲشُر بوزُن تِمَن تہِ چھِ وۄنۍ دۄہ کھۄتہٕ دۄہ واریاہ زیادٕ مَزٕ یِوان یہِ کٲشُر بٲتھ بوزنَس منٛز آ مےٚ ہسا چھُ بہٕ ہَسا چھَس وٮ۪ژھان کہ بہٕ ہَسا بوزہا لایِو بہٕ ہَسا وِچھٕ ہا تکیازٕکہ مےٚ دوٚپ نا گۄڈَے کہ یِمو چیٖزو سۭتۍ چھ خۄش یہِ خۄش کَران چھِ یہِ رِکاڈ بوزٕنۍ یا یم بٲتھ بوزٕنۍ کہ دۄہ کھۄتہٕ دۄہ چھِ واریاہ اصٕل بٲتھ یِوان اِسلیے ہَسا چھِ مےٚ دِلی خواہِش کہ ییٚتہِ ہَسا گَژھِ تم چیٖز گَژھِنۍ تِم کَنسٲٹ گَژھِنۍ ییلہِ زَن یَتھ زَن منٛز أسۍ ہیٚکہٕ ہو یِم چیٖز لایِو وٕچھِتھ